ہٮ۪لو ہٮ۪لو اَسلامُ علیکُم اصٕل پٲٹھۍ تُہۍ چھُو حظ ٹھیٖک اَصٕل پٲٹھۍ تُہۍ چھِو حظ زِیُن ژَٹَن وول مےٚ حظ اوس زِنگ کۄینٛٹل پانٛژھ دَہ ضوٚرَتھ ؤرِ خٲطرٕ اَسہِ چھِ خاندَر تہٕ تٔتھۍ تَیٚمے موٗجوٗب اوس مےٚ ضوٚرَتھ زِیُن زِیُن کوینٛٹل پانٛژھ دَہ ٲسۍ مےٚ ضوٚرَتھ تۄہہِ چھُو حظ اَتہِ آز تہِ تیلہِ یِمہٕ بہٕ صبحنٕے ٹھیٖک حظ چھُ بہٕ یِم صُبحن تُہۍ تھٲیزٮ۪و زِیُن تیار تہٕ بہٕ نِم پتہٕ اَدٕ کیٛاہ بِہِو خۄدایَس حَوال